السلام علیکُم ورحمتُہ اللہ وَبرکاتہوٗ مےٚ چھُ ناو ہاجرہ

یہِ سوال چھِ کہِ تۄہہِ چھُو حظ زانٛہہ کُنہِ ٹایمَس منٛز کانٛہہ چلینجِنٛگ یہِ تَس کوٚرمُت فیس تہٕ تۄہہِ کیٛاہ چھِ پیمُت کَرُن مےٚ باسان یِتھ اٮ۪پِسوڈ چھِنہٕ کیٚنٛہہ زیادٕ میٛانہِ زِندگی منٛز کیٚنٛہہ مگر اَکھ اٮ۪پِسوڈہ چھِ تیُتھ یُس مےٚ یاد چھُ سُہ گوٚو یُس مےٚ فیس کوٚر پنٛنِس پڑھاے دوران تہٕ سانہِ میٛانہِ پڑھاے دوران اوس اَکہِ دۄہ اَسہِ اٮ۪نوامٮ۪نٹَل ساینسَس اَکھ پروجکٹ پروجَکٹ اوس سویِل اِروجَن اِٹٕس کازٕز تہٕ کانسِکٮ۪نسٕز تہٕ پَتہٕ پیوٚو اَسہِ کَرٕنۍ کٲم یہِ ڈیٹَہ اوس نہٕ اَسہِ پانہٕ کَرُن کۄلٮ۪کٹ کِہیٖنۍ یہِ اوس اَسہِ ڈِفرنٛٹ جایَن ہٕنٛدٮ۪ن ڈِفرَنٛٹ زٔمیٖندارَن نِش کَرُن کۄلٮ۪کٹ تہٕ أکِس أکِس سُٹوڈٮ۪نٛٹَس اوس سَتَن سَتَن زٔمیٖندارَن ہُنٛد ڈیٹَہ کَرُن کۄلٮ۪کٹ تہٕ تَمہِ پَتہٕ لٲگۍ أسۍ کَرٕنۍ چوٗنٛکہِ بہٕ ٲسٕس بانٛڈی پورہ روزان مےٚ سوٗنٛچ زِ مےٚ روزِ بہتَر ییٚتی کَرُن کۄلٮ۪کٹ یہِ ڈیٹَہ تہٕ اِسلیے کٔر مےٚ کٲم مےٚ لوگ ییٚتی کَرُن بہٕ گٔیَس واریاہَن گامَن منٛز یِم ژھانٛڈنہِ مگر کانٛہہ زمیٖندارہ اوس نہٕ تیُتھ ییٚمۍ مےٚ سہل سہل ہٮ۪لٕپ کوٚر اَتھ چیٖزَس منٛز ہَر بار اوس پٮ۪وان مےٚ تِمَن وَنُن تہٕ وَنُن یہِ حظ چھُ یِتھ کٔنۍ یہِ حظ چھُ یِتھ کٔنۍ أڑۍ ٲسۍ وَنان پونٛسہٕ تریٛا أڑۍ ٲسۍ وَنان اَسہِ کوتاہ میلہِ غرض وَنُن چھُم یہِ کہِ یِتھ کامہِ کَرٕنۍ چھِنہٕ سانہِ یَتھ کٔشیٖرِ منٛز بِلکُل تہِ آسان کیٚنٛہہ خاص طور پَر تَتھ سوسایٹی منٛز ییٚتہِ نہٕ لوٗکھ آسَن زیادٕ پٔرۍمٕتۍ لیٚکھمٕتۍ کیٚنٛہہ تہٕ اسلیے چھِس بہٕ وَنان کہِ میٛانہِ زندگی ہُنٛد اوس ساروِیو کھۄتہٕ وٕلٹہٕ کٲم یہِ تہٕ یہِ أس دۄہ اَکِچ کٲم مگر اَتھ پروجَکٹَس لوٚگ مےٚ کَران کَران دَہ دۄہ ییٚلہِ نہٕ کانٛہہ تَیارٕے اوس گژھان تہٕ گَرَس منٛز ٲسۍ وَنان کٲنٛسہِ تِم ٲسۍ وَنان أسۍ پنٛنہِ پنٛنہِ کامہِ سۭتۍ سٲری آوٕرۍ کانٛہہ اوس نہٕ دِوان اَتھ پٮ۪ٹھ غورا وورا کَران کیٚنٛہہ تہٕ نَہ اوس کانٛہہ مَدتھا کَران تہٕ ٲخٕر کار واریاہ محنتہٕ پَتہٕ وٕچھ مےٚ اَتہِ زٔمیٖندارا اَکھ مےٚ ووٚن تٔمِس أسۍ حظ چھِ آمٕتۍ اٮ۪گرِکَلچَر پٮ۪ٹھ چٲنِس یَتھ زٔمیٖنس چھےٚ یِتھ کٔنۍ یِتھ کٔنۍ پرٛابلِم اَتھ چھِ سویِل اِروجَن گژھان تٔمۍ ووٚن آ گژھان چھُس مےٚ دوٚپمَس ژٕ دِ ڈیٖٹیلٕز یہِ گژھان کیٛازِ چھُ وغیرہ وغیرہ چون ناو لیٚکھناوو تہٕ مے بی گورمٮ۪نٛٹ مَہ کَری ژےٚ اَتھ تھوڑا بہت مَدَت میون یُتُے وَنُن تہٕ تٔمۍ لوٚگ کَرُن آ ٹھیٖک چھُ ہُہ چھُ یہِ چھِ تہِ چھِ تہٕ کوٚرُن مےٚ مَدت تہٕ ٲخٕر کار تہٕ نیوٗ مےٚ یہِ پَنُن پروٚجَکٹ کَمپٕلیٖٹ کٔرِتھ اور میٛانہِ زِندگی ہُنٛز ساروِیو کھۄتہٕ چٮ۪لینجِنٛگ پروجَکٹ اوس یِہوٚے تہٕ یُس مےٚ پَتہٕ بڑٕ مُشکِلی سان ہٮ۪نٛڈٕل گوٚو باقی وسلام السلام علیکُم ورَحمتُہ اللہ وَبرکاتہوٗ